ہیلو اچھا اَوا اَچھا وٕنۍکٮ۪س چھِ مےٚ ٹایم کیٚنٛہہ اَکھ زٕ گنٛٹہٕ بعد ہٮ۪کو أسۍ یِتھ اچھا

اچھا اچھا اچھا اچھا اچھا اچھا اچھا اچھا اچھا اَ اَچھا اچھا اچھا اچھا اچھا آرڈر چھُ کَمپٕلیٖٹ اَچھا اَچھا اَمہِ علاوٕ چھِ بیٚیہِ واریاہ واریاہ تہِ ییٚتہِ اچھا اچھا اَچھا اچھا اَچھا اَچھا کیٚنٛہہ گٔژھِو آچھا اَچھ آچھا آچھا اَچھا اَچھا ٹھیٖک چھُ اَچھا اَچھا گامَن منٛز چھُ اَچھا اَچھا اَچھا

اَچھا اَچھا کَرَن اَچھا اَچھا گوٚو ٹھیٖک اَچھا آچھا اَچھا گوٚو ٹھیٖک گوٚو ٹھیٖک بہٕ آس سُلے چھُ کَمپٕلیٖٹ وٕچھُن یہِ باقٕے تہِ اَچھا اَچھا اَچھا چلو چلو اَچھا اَچھا اَچھا أسۍ یِمو اَکھ زٕ گَن اَوا اَکھ زٕ گنٛٹہٕ بعد اَچھا اَچھا أسۍ ہٮ۪کو وٲتِتھ اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا گوٚو ٹھیٖک اچھا تُلِو